اَلسلامُ علیکُم ٲں بہٕ چھَس أیٚکہِ ییٚتیٚن ٲں بیٚمنہ موٗمِن آباد نِش ٲں تہٕ آ تُہۍ چھُو نا کیب سٔروِس پٮ۪ٹھ اسہِ چھُ شامَس ژیٖرۍ چھِ اسہِ فٕلایِٹ اسہِ چھِ فٕلایِٹ چھِ اسہِ ٲں لگ بھَگ لَگ بھَگ چھِ اسہِ ژیٖرۍ ساڑٕ نَو ہیٛو ؤنۍ واتُن چھُ نَوَن تٲنۍ تہٕ اسہِ چھِ فٕلایِٹ ٲں ساڑٕ نَو تُہۍ ہیٚکٕوا اسہِ یۄتَن تام وٲتِتھ اسہِ چھُ واتُن ٲں برابر وٲتِو تُہۍ موٗمِن آباد تَتیٚن چھُ ڈگری کالیج ڈگری کالجَس نِش وٲتِو تُہۍ تَتیٚن ہیٚکِو تُہۍ کانٛسہِ تہِ ؤنِتھ یَپٲرۍ کَپٲرۍ چھِ موٗمِن آباد نیٚران موٗمِن آباد وٲتِتھٕے چھِ تَتیٚن گلی اَکھ یِوان ژُوٚ ووٚت چھُ یِوان تٔتھٕے چھُو تۄہہِ پَکُن برٛۄنٛٹھ پہَن سیٚودٕے تَتیٚن چھُ بوٚڈ ٹرٛانسفارمَر یِوان تَتیٚن چھِ مسجد تہِ اَکھ تٔتی چھِ لین اَکھ نیٚران دوٚچھٕنۍ پتہٕ چھُ برٛۄنٛٹھ پہَن پَکُن چھُ ژُوٚ ووٚت اَکھ یِوان نَہ چھُو تۄہہِ دوٚچھنٕے پَکُن نَہ چھُو توہہِ کھورٕے گژھُن سیٛودٕے سیٛودٕے سیٛودٕے ییٚلہِ پٔکِو پٔکِو پٔکِو تہٕ تَتیٚن چھو پتہٕ یِوان بوٚڈ مَکان اَکھ لیٛودُر مکان چھُ سُہ ٲں سُہ چھُو تۄہہِ کرٛاس کَرَن تَمہِ برٛۄنٛٹھ پہَن چھُو پَکُن تہٕ تٔتی چھُ ژوٗرِم گیٹ تَمہِ لیٚدرِ مکانُک پتہٕ مگر واتُن چھُو تۄہہِ شامَس ژیٖرۍ لَگ بھَگ نَو ساڑٕ نَو چھُو توہہِ واتُن تَمہِ ژیٖرۍ چھِ اسہِ پتہٕ فٕلایِٹ اسہِ چھُ واتُن اِیَرپورٹ تُہۍ ہیٚکوٕ یِتھ کیٛازِکہ یِنہٕ پتہٕ دھوکہ لَگہِ کیٛازِکہ یہِ چھُ واریایہ دوٗر چھُ واتُن اِیَرپورٹ تہِ چھُ گژھُن پتہٕ یِنہٕ دھوکہ لَگہِ اگر تُہۍ ہیٚکِو یِتھ اصٕل پٲٹھۍ تہٕ تُہۍ وَنان چھُو اۭں یِیُو تہٕ تیٚلہِ ؤنِو تُہۍ پوٗرٕ پٲٹھۍ مگر اَگر پتہٕ دٔپِو تُہۍ ہَے لاسٹہٕ موٗمیٚنٹَس پٮ۪ٹھ کِہیٖنۍ نہٕ چھُنہٕ ؤنۍ ہیٚکہٕ نہٕ بہٕ یِتھٕے سُہ گژھہِ پتہٕ واریاہ زیادٕ مُشکِل اس لیے اگر تُہۍ ہیٚکِو یِتھ تہٕ ٲں تیٚلہِ ؤنۍ تو تُہۍ وُنی یی یِنہٕ پتہٕ گَژھہِ مُشکِل کہِ تُہۍ ہیٚکِو نہٕ وٲتتھٕے بہٕ تہِ کَرٕنہٕ پتہٕ کانٛسہِ فون یِتھ کٔنۍ اگر تُہۍ وُنکیٚسٕے ؤنِو تہِ بہٕ ہیٚکہٕ تۄتہِ کانٛسہِ ؤنِتھ کٔرِتھ تہٕ اگر تُہۍ وُنکیٚس ؤنِو مےٚ پوٗرٕ پٲٹھۍ بہٕ ہیٚکو توہہِ پتہٕ ؤنِتھ لوکیشَن ووکیشَن تَمہِ وِزِ تہِ اگر نہٕ تۄہہِ اَتھہِ یِیُو تٔمہِ وِزِ بہٕ ہیٚکو توہہِ تَمہِ وِزِ تہِ ؤنِتھ بیٚیہِ کوتَن کیٛاہ چھُ واتُن کَرُن ٲں ٲں کوتَن کیٛاہ چھُ واتُن تہٕ بہٕ وَنو تیٚلہِ توہہِ سُہ تَمہِ وقتہٕ تہِ اگر نہٕ تۄہہِ آٹوٗ واٹوٗ تہِ چھُو نا کیٚنٛہہ اگر نہٕ کیب تہِ گژھوٕ توہہِ ژیٖرۍ ایٚوَلیبٕل اگر توہہِ آٹوٗ تۄہہِ چھُو نا آٹوٗ سٔروِس اگر تُہۍ آٹو تہِ ہیٚکِو ہیٚتھ یِتھ ہیٚکِو تہٕ کِہیٖنۍ چھُنہٕ پرواے مگر ٹھیٖک روزِ ہا اگر گٲڑی آسہِ ہا کیٛازِکہ وۄنۍ سامان وامان تہِ چھُنہٕ تھوڑا سا آسان تہٕ تَتھ منٛز واتہِ ہا آرام سان تہٕ آٹُوَس منٛز گژھہِ تھوڑا مُشکِلٕے پہنتھ تہٕ اگر تۄہہِ کیبٕے گژھوٕ پاسِبٕل تیٚلہِ چھِ کیبٕے زیادٕ بہتریِٖن برابر نَو بَجے چھُو تۄہہِ مگر یور واتُن تیٚلی ہیٚکہٕ وٲتِتھ تور نَتہٕ یی نہٕ پتہٕ فٲیِدٕے کیٚنٛہہ یُتھ نہٕ مِس گژھیٚم فٕلایِٹ تہٕ پتہٕ کیٛاہ کَرٕ کۭتیٛاہ رۄپیہِ گژھنَم ضایعہِ یِم ما چھِ پٮ۪ٹھہٕ پۄنٛسہٕ تَرَان واپَس تہِ یُتھ نہٕ مےٚ دھوکہ لَگہِ دھوکہ گژھیٚم نہٕ لَگُن کِہیٖنۍ تہِ تُہۍ گٔژھیٛو واتٕنۍ مگر وقتَس پٮ۪ٹھ برابر چھُوواتُن تٔتتھٕے لیٛودُر مکان ترایتھٕے چھُ ژوٗرِم گیٹ چھُ سون اوا توٗرۍ چھُو ٲں بَس توٚتھٕے چھُو تۄہہِ وا ٲں ٲں توٚتتھٕے چھُو تۄہہِ واتُن ژوٗرِمِس گیٹَس نِش تَتیٚن چھُو نا ژوٗ ووٚت تَتیٚن چھُو ٹرٛانَسفارَمَر تہِ تَتیٚن چھِ مسجد تہِ بٔڑ مسجد تہِ سۄ یِیٖوٕ تۄہہِ آرام سان اَتھہِ گوٚو یِیوٗ اَدٕ تیٚلہِ گٔیٚیو بہتریٖن ٲں تُہۍ کٔرِتو نَو داہ پنٛداہ مِنٹ سُلی تہِ کوٗشِش سُلہِ واتٕنَس منٛز چھُنہٕ حرج کیٚنٛہہ تہٕ ژیر گژھہِ نہٕ گژھُن وۄنۍ چھُنہ آسان پتہٕ شامَس منٛزٕ ٹرٛایفِک جام تہِ ہَتھ حِسابہٕ چھِ آسان تُہۍ وٲتِزیٛو تیٚلہِ ضُروٗر ٹھیٖک چھُو نا چلو او کےٚ چلو بہیٛو خُۄدایَس حوالہِ